اَسلام علیکُم تُہۍ چھِو ہوٹل شاداب پٮ۪ٹھ تُہۍ چھِ حظ ٹھیٖک بہٕ حظ چھَس بہٕ حظ چھَس عاصم بہٕ حظ چھُس اَکھ لوکَل گایِڈ مےٚ حظ ٲسۍ کیٚنٛہہ اہن حظ ٹوٗرِسٹ گایِڈ مےٚ ٲسۍ کیٚنٛہہ ٹوٗرِسٹ آمٕتۍ فارٮ۪ن پٮ۪ٹھٕ تِمَن ٲسۍ ایکاموڈیشن ضوٚرَتھ تہٕ تُہُنٛد تُہٕنز تِم چھِ پانٛژھ سَتھ نفر تُہٕنٛدِ ہوٹلُک اوسُکھ أکۍ فرینٛڈن کوٚرمُت رِکَمَننٛڈ تَوے کَریو مےٚ تۄہہِ فون کہِ بہٕ ؤچھِ ہا تۄہہِ اَتہِ کیاہ کیاہ فٮ۪سَلٹیٖز چھو تۄہہِ نہ نہ اے سی تِمَن چھِنہٕ عادت گَرمس کِہیٖنۍ تِمَن منٛز چھِ کینٛہہ نفر چھِ ویجٹیرین تہٕ کینٛہہ چھِ نان ویج تہِ کھٮ۪وان کیٚنٛہہ چھُنہٕ دو کھیوان تۄہہِ تُہۍ ؤنو تۄہہِ کیاہ کیاہ چھُ ایویلیبٕل آسان چاینیٖز اِٹیلَِن تَمام ٹھیٖک ٹھیٖک ٹوٗ تھاوزَنٛڈ اۭں بیٚیہِ کانٛہہ پیکیج آسیا کیٚنٛہہ واے فاے سٔروِس وغیرہ چھِو تُہۍ پرووایڈ کران کیٚنٛہہ ٹھیٖک چھُ ٹھیٖک چھُ مگر تُہۍ دِیِو مےٚ یِمے ڈَل لیک وِو وٲلی روٗم مگر کیٚنٛہہ کٔرِو تھوڑا ڈِسکاوُنٛٹ تُہُنٛد کٔمِشن دِمو بہٕ تۄہہِ تھوڑا اَلگٕے تُہۍ مہٕ ہییو تمیُک ٹٮ۪نشَن کیٚنٛہہ کٔمشن دِمو دِمو بہٕ تۄہہِ

تَتہِ گوٚو پَتہٕ اچھا ٹھیٖک چلو پتہٕ تۄہہِ دِمو بہٕ پٔر روٗم حِسابہٕ تہِ پَتہٕ کٔمِشَن کیٚنٛہہ بیٚیہِ تمَن گژھِ فیسَلٹیٖز آسٕنۍ اے کلاس کیٛازِ کہِ تِم چھِ فارِنَر یہِ چھِ اِمپرٛیشَن روزان پَتہٕ پَتہٕ یِن بار بار تِم تُہٕنٛدِس ہوٹلَس پٮ۪ٹھ تہِ تم کَرَن باقٕیَن تہِ رکَمنٛڈ

روٗم گژھن مےٚ ژور آسٕنۍ تِم چھِ کپل تِم چھِ پِیر تِمَن چھِ زٕ زٕ زٕ زٕ أکِس روٗمَس منٛز نہ نہ آدار کتہِ تِم چھِ فارنَر تِمَن آسہِ پاسپوٹ ویٖزا وغیرہ آیڈنٹِٹی پرٛوٗف چھِ تِمَن کیٚنٛہہ چھُ پاسپوٹ پاسپوٹ ویٖزا چھِ تمَن آسان تُہۍ ہیٚکِو سُے ایز آیڈنٹِٹی پرٛوٗف رٔٹِتھ تُہۍ ؤنۍ تو مےٚ یہِ نہ نہ تَمیُک ٹٮ۪نشَن مہ ہیِیو تُہۍ تم چھِ ٹرٛسٹِڈ بیٚیہِ ؤنۍ تو مےٚ یہِ پارکِنٛگ سپیس وغیرہ سۄ چھا ٹھیٖک پٲٹھۍ کیازِ کہِ اَسہِ چھِ گاڑِ اکھ زٕ سۭتۍ ٹھیٖک ٹھیٖک نہ حظ ٹھیٖک مےٚ حظ دوٚپ اَتہِ مہ چھِ کار پارکِنگ ہے سُہ چھُ سہل مسلہٕ مےٚ دوٚپ اَتہِ مہ چھُ کُنہِ ہوٹلَس چھِ آسان پارکنٛگ سپیس کَم تَتہِ چھِ گژھان مسلہٕ گٲڑۍ تھاونُک تَمہِ تَمہِ موٗجوٗب چھُ سَے بہٕ چلو ٹھیٖک چھُ بہٕ یِمہٕ پگہہ تۄہہِ نِش نظر دِنہِ ہوٹلَس وغیرہ تہٕ چلو ٹھیٖک چھُ چلو بِہِو خۄدایَس حوالہٕ